وعلیکم السلام اَہن حظ اَہن حظ اَہن حظ

یہِ چھُو تۄہہِ پَنٕنۍ مرضی حظ اَتہِ پٮ۪ٹھٕ پانَس تانٮ۪تھ تۄہہِ کَم ژوٗنٛٹھۍ چھُو ڈِلشٮ۪س گژھہِ آز آز شےٚ ہَتھ رۄپیہِ حظ آ آز چھِ مارکٮ۪ٹ تھوڑا ڈاونٕے زیٛادٕ ژوٗنٛٹھۍ گٔے نا مارکٮ۪ٹس تَوَے اَچھا آز کُلوُوَس چھی یَن ساڑ پانٛژھ ہَتھ حظ اَوا تَتھ چھِ گژھان اَصٕل ریٹ آز سُہ چھِ اَصٕل ژوٗنٛٹھ تَتھ گژھن لگ بگ ٲٹھ نَو شَتھ رۄپیہِ ریٹ نَہ نَہ سُہ لَگہِ پَتہٕ حظ سُہ چھِ الگ رَٹُن کٔمِشَن گوٚو پتہٕ الگ سُہ گوٚو تیٚلہِ سُہ چھِ پتہٕ ژھٮ۪نان لاسٹَس تۄہہِ کَتھ سِٹیٹَس چھُو کوٚت چھُو تۄہہِ سوزٕنۍ أسۍ چھِ سوزان اوٗرۍ آگراہ سوزان اَوا اَوا سٕپیشَل ریٹ

اَدٕ اَتہِ پٮ۪ٹھ تہِ ہٮ۪کو تُلِتھ اَتھ لَگَن کیٚنٛہہ ڈِلؤری چارجِز تہٕ کیٚنٛہہ چھُنہٕ اَتہِ پٮ۪ٹھ تہِ ہٮ۪کو تُلِتھ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ پانَس چھِ یِوان لگ بگ پانٛژھ ٲٹھِ دۄہہِ اَدٕ کیٚنٛہہ چھُنہٕ تیٚلہِ تھاوَو أسۍ چٮ۪ک حظ دِتھ تہٕ پتہٕ چلو حظ شُکریہ